السلامُ علِیکُم وَ رحمتہ اللہ تُہۍ چھُو حظ ٹھیٖک اصل پٲٹھۍ چھُو حظ شُکر حظ خُدایَس کُن تُہۍ چھُو حظ ڈاکٹر سرفَراز ڈیٚنٹِسٹ بہٕ حظ چھس معروٗفہ حظ یم حظ اوترٕ دنٛد اوس تُہٕند کِلنِک پٮ۪ٹھ حظ کوٚڑمُت اہَن حظ آ تُہۍ کٔرِو حظ اَتہِ چیٚک میون ناو آسہِ بدل جایہِ تیٚلہِ یُس یہِ سیٚکنٛڈ ڈوز کر حظ چھِ مےٚ اتھ دَنٛدس تراوُن تۄہہِ دَپیاوٕ نا حظ اتھ اوس بییہِ چَیٚک اف کرناوُن یہِ کٔژِمہِ حظ چھِ اتھ کَرناوُن اچھا ٹھیک حظ بیٚیہِ حظ چھِ ڈاکٹر صوب یُس زن اتہِ یہِ دَنٛد اوسوٕ نا حظ اوترٕ کوٚڑمُتھ حظ تتھ چھِ مےٚ واریاہ زیادٕ دود حظ اِنفیٚکشنُک دوا اوسوٕ دیُتمُت دَگہِ دوا حظ تٔمۍ سۭتۍ حظ گٔے نہٕ مےٚ ٹوٹل حظ فرقٕے حظ گٔے نہٕ مےٚ کِہِنۍ اتھ کیاہ حظ کر بہٕ اتھ فٕردَر وٲے مےٚ کھیو نَہ حظ دوا دوا حظ کھیو مےٚ ٹایِمَس پٮ۪ٹھ مگر ؤنۍ تہِ حظ چھُ دَگ حظ فرق گٔے نہٕ ٹوٹَل حظ کِہِنۍ تہٕ ؤنۍ کیاہ حظ کرٕ بہٕ یَتھ فَردَر حظ تُہۍ چھُو حظ صُبَس أتی کِلنِکَس پٮ۪ٹھ اچھا ٹھیک حظ مگر مےٚ چھِنہٕ حظ یَتھ زیادٕ دَگ بہٕ کیاہ حظ کرٕ مےٚ چھُ کِہیٖنۍ حظ ہیکان کھیٚتھ تۄہہِ دَپیاوٕ سُہ تھوڑا کٔرزیِو سِپرے سُہ فِرِن وِرِن بریٚڑ ویڑ کھیٚزیٚو سُہ حظ کھیوٚوُم کَنٹِنِو ژورَن دوہَن چھِ دَگ حظ ونۍ کَتہِ حظ یِمو ہسپٕتال مےٚ چِھنہٕ حظ اوترٕ تُہِندِس کِلنِکس فیٖس بوٚرمُت تیٚلہِ آسہٕ ہو بہٕ گٔمٕژ ہاسپٹلے مےٚ ؤنۍ تَو حظ تُہۍ کٔژِ بجہِ ٲسِو صُبحَس ژیٖر حظ اَتہِ اچھا پانٛژھ بَجے پتھ کُن کَنفٲرم حظ چھُو صُبحَس پانٛژھ بَجے پتھ کُن یُس مےٚ تۄہہِ یہِ وۄرُم دوا چھُ نَہ حظ دیُتمُت یہِ کھیٚمہٕ حظ بہٕ بیٚیہِ مےٚ چھِ گٔلِس حظ وٕنۍ تہِ وۄرَم حظ وٕنۍ چِھنہٕ وۄرم ووٚتھمُت حظ کِہِنۍ اچھا نُن گَر گَر تہِ کَرو بییہِ کھیٚمو سُہ دوا تہِ یُس حظ تۄہہِ دیُتمُت چھُو ادٕ تیٚلہِ کٔژِ بجہِ حظ ٲسِو صُبحَس تُہۍ اَتہِ تیٚلہِ حظ یِم بہٕ اور کِلنِکَس پٮ۪ٹھ مےٚ حظ چھِ دَگہِ سۭتۍ واریاہ واریاہ زیادٕ دَگ حظ چھِ اتھ برداشٕے چِھنہٕ دَگ کران ادٕ حظ ٹھیک حظ تیٚلہِ حظ یِم بہٕ صُبَس اوٗرۍ السلام علیکُم